سٲنس گامس منٛز چِھنہٕ تیٖتیاہ بِزنِس یوان مطلب کیری چھِنہٕ ییٚتہِ گژھان کیازِ کہِ مطلب موسٹہٕ چھ ییٚتہِ دۄدٕ گوٗر چھُ یوان مطلب ییٚتہِ نِن تِم دۄد سرینگر سٹی منٛز کٕنن تِم سُہ تہِ چھُ اکھ بِزنِس اکھ ییٚتہِ چھِ یوان فار اٮ۪کزامپٕل تھٔٹیٖی رُپیٖز یوان تَتہِ چھ تِم فوٹی رُپیٖز کٕنان مطلب ٹٮ۪ن رُپیٖز یُس پرٛافِٹ چھُ آسان پٔر لیٖٹر سُہ چھُ تِمن آسان واریاہ بینفشل پرٛافِٹ آسان تِمَن تہٕ اتھے پٲٹھۍ بیٚیہِ چھُ ییٚتہِ ژونٛٹھۍ بِزنِس چھُ آسان ییٚتہِ تۄہہِ آسو اکثر بوٗزمُت کٔشیٖر چھِ فیمس ژونٛٹھۍ بِزنسس سۭتۍ ژونٛٹھۍ بِزنِس چھُ ییٚتہِ عام بیٚیہِ چھُ فروٗٹ بِزنِس مٲنِو تُہۍ ژونٛٹھۍ بِزنِسس منٛز کیاہ چھِ کران یِم چھِ ییٚلہِ پیٹہِ مطلب ژونٛٹھۍ چھِ بَران پیٹین ویٹین تہٕ پَتہٕ چھِ تھاوان یِم أکِس چیمبرس منٛز سُہ آسان کولڈ چیمبر یتھ منٛز ژونٛٹھۍ موٗجوٗد چھِ روزان ییٚمہِ وِزِ پرایِز اپ چھُ گژھان کٲشِرۍ چھِ کڑان تمہِ وِزِ مطلب یپٲرۍ چھِ کڑان تمہِ وِزِ تِم ژونٛٹھۍ پیٹہِ سوزان دِلہِ دِلہِ چھِ اتھ گژھان منٛزٕ پنٛداہ شیٚتھ تہِ ریٹ زٕ ساس تہِ چھ گژھان ریٹ ٲٹھ شیٚتھ تہِ چھ گَژھان نَو شیٚتھ تہِ گژھان ساس تہِ چھُ گژھان یہِ چھُ فٕلکچُویٹ آسان گژھان تہٕ کیاہ چھِ دپان اتھ اِتھے پٲٹھۍ چھِ واریاہ بیٚیہِ بِزنِس یوان کرنہ یپٲرۍ أڈۍ چھِ فیٚکٹری یپٲرۍ چھِ فیٚکٹری چھِ واریاہ بیٚیہِ چھ فروٗٹ بِزنِس تہِ چھُ ییٚتہِ واریاہ ایویلیبٕل کیاہ حظ چھِ دپان اتھ بیٚیہِ چھُ ٹوٗرزم سۭتۍ یوان کرنہٕ دُکاندٲری وُکاندٲری آ